مےٚ حظ کَرے کیب اَکھ بُک مےٚ اوس اوٗرۍ گژھُن اَسہِ حظ اوس گژھُن کۄکَرناگ ویریناگ اوس اَسہِ گژھُن تَمہِ باپَتھ ٲس مےٚ اَکھ کیب بُک کٔرمٕژ اَلبتہ ییٚمۍ وِزِ اَسہِ ڈرٛایورَس فون کوٚر تَمی ویٖز دوٚپ تِمو کہِ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ مگر وۄنۍ چھِ أسۍ ڈرٛایورَس فون کَران تہٕ کَران تِم چھِنہٕ فون بِلکُل رِسیٖو کَران کِہیٖنۍ نہٕ وۄنۍ کَرے اَسہِ تِمَن اٮ۪جَنسی والٮ۪ن تہِ فون زِ اَسہِ چھِ کیب کٮ۪نسٕل کَرٕنۍ اَسہِ آو نہٕ وۄنۍ گژھنہٕ کِہیٖنۍ نہٕ تِم چھِنہٕ وۄنۍ فون تہِ تُلان کِہیٖنۍ نہٕ کیٛازکہِ وَجہ گوٚو یہِ ڈرٛیوَر آوُے نہٕ وَقتَس پٮ۪ٹھ وَ أسۍ چھِ لُہ درٛامٕتۍ آسان پَتہٕ چھِ وَقتَس پٮ۪ٹھ وادٕ خِلٲفی یِم کَران پَتہٕ چھِنہٕ یِم یِوانٕے یا چھِنہٕ یِم فون تُلان یا چھِ یِم ناٹ ریٖچیبٕل تھاوان یا چھِ آسان بیٚیہ کانٛہہ بَہان یہِ گژھِ نہٕ گژھُن آیِندٕ کِہیٖنۍ نہٕ کیٛازکہِ اَمہِ سۭتۍ چھِ گژھان اَکھ یُہُنٛد کاروبار تہِ گژھِ تَباہ بیٚیہِ گژھِ سٲنۍ یِتھ پٲٹھۍ رٮ۪پٕٹیشَن تہِ ڈاوُن گژھان یہِ واتہِ یِم یِمنٕے اَثَر اِسلیے پَزِ نہٕ یِمَن آیِندٕ خٲطرٕ کٲنٛسہِ تہِ پٮ۪سٮ۪نجَرَس یِتھ پٲٹھۍ کَرُن کِہیٖنۍ نہٕ اَگرَے یہِ کَتھ نٮ۪بَر کُن درٛایہِ زِ ٹرٛاوٕل اٮ۪جنسی چھےٚ پَتہٕ پنٛنِس وادَس مُکران سۄ گژھِ ٹرٛاوٕل اٮ۪جَنسی واریاہ اَکھ بٔڑ بار پرٛابلَم کِرٛییٹ اِسلیے چھِ أسۍ رِکٮ۪سٹ کَران زِ آیِندٕ مہ سا کٔرِنۍ یِم کٲنٛسہِ سۭتۍ یِتھ پٲٹھۍ بیٚیہِ تہِ کِہیٖنۍ نہٕ